وعلیکُم سَلام اَسَلام علیکُم اہن حظ آ تُہۍ کٕم اہن حظ آ أسۍ چھِ ہیٚچھناوان تۄہہِ کَر پٮ۪ٹھ گوٚوٕ شوق یہِ سٕژ کٲم ہیٚچھِںۍ پوٚرمُت کوٗتاہ چھُ تۄہہِ اَچھا اَتہِ چھُ واراہ زیادٕ ٹایم لَگَان صُبحن دٔہہِ بَجہِ پٮ۪ٹھ ژورِ بَجہِ تام تُہۍ ہٮ۪کِوَا یہِ بَرداشت کٔرِتھ اوٚتام بِہِتھ اَچھا گۄڈٕ چھُ تۄہہِ اَتھ بارَس پٮ۪ٹھ پَتہٕ چھُ تۄہہِ وار وار وار وار کَپڑَن کَپرس پٮ۪ٹھ کَرٕنۍ کٮ۪نچی تۄہہِ پانَے مِشیٖن وِشیٖن اِ چھِ أسۍ چھِ أسۍ چھ و دَہِہ بَجہِ پٮ۪ٹھ ژورِ بَجہِ تام یی زیو اہن حظ آ مِشیٖن کٮ۪نچی وٮ۪نچی یہِ کَپُر وَپُر اَخبار گۄڈٕ چھُنہ تۄہِہ اَخبارَس پٮ۪ٹھ ہیٚچھُن سُہ چھُ تۄہہِ گۄڈٕ پنٛنُے اَنُن سورُے اَتھ چھِ زٕ ترٛےٚ رَتھ لَگان اَتھ گۄڈٕ گۄڈٕ چھُ تۄہہِ کَپہٕ کٮ۪نچی وٮ۪نچی مطلب کَپڑَن وَپڑَن یہوے ہیٚچھُن اَتھ لَگہِ نو تۄہہِ رٮ۪تھ زٕ وار وار ہیٚچھُو تُہۍ پَتہٕ سورُے اَتہِ چھُ سُہ آ تُہۍ یی زیو پَگہٕے پٮ۪ٹھ آچھا تُلِو